مےٚ ہیوکھ نہٕ زیادٕ پٔرِتھ لیٚکھِتھ کِہیٖنۍ تہِ تکیاز گَرٕکۍ حالات ٲسۍ نہٕ تِتھۍ کینٛہہ تہِ یِم زَن مےٚ زَن یتھ مَنٛز بہٕ پٔرِتھ لیٚکھِتھ ہیٚکہ گٔژھِتھ سکوٗل ہیٚکہٕ گٔژھِتھ کالیج ہیٚکہ گٔژھِتھ تہٕ تمیُک چھُ مےٚ سکھ اَفسوٗس پَننہِ زِندَگی مَنٛز سُہ گوٚو اَوکِنۍ تکیازِ گَرِ ٲسۍ نہٕ تِتھۍ مٲلی حالات کینٛہہ اَسہِ ٲسۍ پیٚوان گَرِ کٲم کَرٕنۍ اَسہِ ٲسۍ پیٚوان زٔمیٖنَس پیٚٹھ تہِ کٲم کَرٕنۍ اَسہِ ٲسۍ پیٚوان پھیٚرن تِلہٕ تہِ لاگُن اَسہِ ہیٚوکھ نہٕ پٔرِتھ لیٚکھِتھ کِہیٖنۍ تہِ سُہ چھُ مےٚ پَننہِ جایہِ افسوس سُہ چھُ مےٚ باسان کہِ زِندَگی مَنٛز روٗد سُہ چیٖز کَرنٕے اَگَرے مٲلی حالات آسہَن گَرِ ٹھیٖک تہٕ تیٚلہِ ہیٚکہَو پٔرِتھ لیٚکھِتھ أسۍ تہِ لَگہَو نوکری مَطلَب مُلٲزِم لَگہَو کُنہِ شایہِ موٚزوٗرۍ پیٚیہِ ہَنہٕ کَرٕنۍ کینٛہہ پھیٚرنَن پیٚیہِ ہَنہٕ تِلہٕ لاگُن کینٛہہ یہِ چھُ مےٚ باسان کہِ اکھ چیٖز گوٚو یُس زَن ییٚمہِ زَن واریاہ مُشکِلات کٔر زِندَگی مَنٛز